آز کَل ہسا چھِ سوسایٹی منٛز یِوان واریاہ مینٹل ہیٚلٕتھ اِشوٗز لَبنہٕ لایِک ایٚنزاٹی چھِ ڈِپریشن چھُ سیٚوسایڈَل تھاٹٕس تہٕ میجارٹی آف دَ پیٖپٕل چھِ ؤنکیٚنس فیس کران یِم مینٹل ہیٚلٕتھ اِشوٗز تہٕ گورمینٹَن ہسا چھِ فیسَلٹیٖز ایٚولیبٕل تھٲمژٕ فی کُنہِ ہاسپِٹلَس منٛز چاہے سی ایٚس سی چھُ پی ایٚچ سی چھُ یا ڈِسٹرکٹ ہاسپِٹل چھُ تَتہِ ہسا چھِ سایٚکالجِسٹ سیٚکیٹرسٹہٕ بِیٚہوان یِم ہسا مطلب مینٹل ہیٚلٕتھ اِشوٗز یِم تہِ کیسِز آسان چھِ تِم ہسا چھِ تِم ڈیٖل کران أکِس پراپر مینرَس منٛز تہِ یِم ہسا پراپر گایڈِنِگ کونسِلِنگ چھِ کران أکس اِنڈِجوَلس یُس ہسا سَفر چھُ کران مینٹل ہیٚلٕتھ اِشوٗ تہٕ بیٚیہِ ہسا چھُ پراپر ٹریٖٹمینٹ چھِ تِمن گژھان تہٕ لایک واریاہ کازِز ہسا چھِ یِمن مینٹل ہیٚلٕتھ اِشوٗزن لایک پُورٹی چھِ مین کاز چھُ اِن ایٛمپٕلامینٹ یُس ہسا مین کاز چھُ بروکٕنۍ رِلیشنشپس ایٹسِٹرا تہٕ لوٗکن ہسا پَزِ پَںٕنہِ فِلیِٖنگس باقین سۭتۍ شِیر کَرُن تہٕ تِمَن ہنٛز سلوٗشن ژَھانڈُن تہٕ لُکھ ہسا چھِ مطلب یِم تہِ سفر چھِ کران مینٹَل ہیٚلٕتھ اِشوٗزن منٛز سُہ ہسا چھِ یہِ کَتھ پانسٕے تام تھاوان مَسا چھِ واریاہ غلط کامہِ کران امہِ سۭتۍ لایِک چھِ گژھان ؤنکیٚنس سوسایٹی منٛز تہٕ یِم اِنڈجول ہسا چھِ ٹیٚمپرٔری اِفیکٹ نِوان یِمو ڈرگسو نِش لایِک ہیراین چھِ گانجہِ چھُ چَرٕس چھُ یُس ہسا یِمَن پَتہٕ اٮ۪ڈِکٹہ چھُ یِمَن ہُند بَناوان تہٕ یُہُند لایف کیریر چھُ ژَنان سورُے تَباہ کٔرِتھ اَمہِ کھۄتہٕ ہسا چھُ یِمَن بہتر أمۍ ہسا کَرناوین پراپر گایڈنِگ کونسِلنگ أکِس پراپر سایکالجِسٹس سیکیٹرسٹَس نِش یُس ہسا یِمَن ہیلٕپ کرِ مطلب کالٹی لایف دِنِس منٛز واپَس تہٕ بیٚیہِ ہسا چھِ فی کُنہِ جایہِ ؤنکیٚس فیسلٹی ایٚولیبٕل مینٹل ہیٚلٕتھ اِشوٗزن خٲطرٕ یِم ٹریٹ کرنہٕ خٲطرٕ بیٚیہِ ہسا چھِ لُکھ أمۍ ہسا چھِنہٕ آز کَل یِم اِشوٗز سیٖریَس نِوان کِہینۍ نہِ یِم ہسا چھِ لَیٹلی نِوان تِکیازِ آز ہسا چھِ ڈرگ ایبوٗز ہسا چھِ واریاہ زیادٕ کامَن یہِ اَمہِ سۭتۍ ہسا چھِ یِمَن ٹیمپٔرری ٹیمپٔررلی یہِ مٔشِد گژھان یِم پَنٕنۍ مینٹل ہیٚلٕتھ اِشوٗز لایک ڈِپریشن چھُ ایٚنٛزیٹی چھُ مَگر ییٚمہِ ساتہٕ ہسا یہِ یُس یِمن ٹیمپٔرری اِفیکٹ چھُ آسان میلیومُت اَمہِ ڈرگ ایبوٗز نِش ییٚلہِ پَتہٕ سُہ اِفیکٹ کَم چھُ گژھان یِمَن ہسا چھُ بیٚیہِ پیٚوان یاد اَسہِ ہسا اوس کیاہ تانۍ اَسہِ سۭتۍ اوس کیاہ تانۍ غلط گژھان لایِک ڈِپریشنَس منٛز چھُ آسان ایٚنزیٹی منٛز چھُ آسان تَمہِ پَتہٕ ہسا چھُ یِم بیٚیہِ ڈرگ یوٗز کران ییٚلہِ رِپیٖٹِڈ دۄہَس منٛز یِم ڈرگ یوز چھِ کران یِم ہسا چھِ گژھان ایڈِکٹِڈ اَتھ تہٕ ییٚمہِ کہِ سۭتۍ ہسا آو پَتہٕ سَبَسٹَیٚنٕس ایبوٗز چھِ کَنٹِنیوسلی کران تہٕ نِوان چھِ ٹیمپرٔری اِفیکٹ اِنسٹٔڈ آف مطلب ڈاکٹر کَنسَلٹ کرنہٕ کھۄتہٕ ہسا چھِ یِم اَتھٕے پَتہٕ سَبسٹیٚنس سَبسٹیٚنس ایٚبوٗز کران تہٕ یِمَن ہسا روزِ بہتر اَکہِ پراپر ویس منٛز ڈاکٹر کَنسلٹ کرُن یُس ہسا یِمَن پراپر سلوٗشن دی